پُلووم بَڈگووم اَننٛت ناگ شُپیَن تہٕ بیٚیہِ گوٚو کۄلگوم یِم چھِ پانٛژھ ڈِسٹِک سٲنِس عَلاقس پانٛژھ ڈِسٹِک کَشمیٖرَس منٛز پانٛژھ ڈِسٹِک یِم یہِ تہِ مےٚ یاد چھِ